وعلیکم السلام ورحمتہ اللہ وبرکاتہُ مےٚ حظ چھُ ناو مُدثر احمد وانی مےٚ حظ چھُ والد صٲبس حظ چھُ مےٚ ناو عبدالحمید وانی بہٕ حظ چھُس روزان ضعلے کۄگٲمِس انٛدر تہٕ گۄڈنیتھ ہسا کر ونہٕ بہٕ تۄہہ پننِس ایٚجکیشنل کیریرس متعلِق مےٚ حظ چھُ یۄس مےٚ ونۍ یتھ حظ کیاہ چھِ ونان اتھ پرایمری تعلیٖم حٲصِل چھِ کٔرمٕژ سۄ ہسا چھِ مےٚ پننسے آبٲیی گامَس منٛز ففتس تام تعلیٖم حٲصل کٔرمٕژ تمہِ پتہٕ ہسا گوٚوُس بہٕ کیٚلم ہاے سکولس انٛدر ییٚتہِ ہسا مےٚ بٔہمہِ جمٲژ تام تعلیٖم حٲصل کٔر امہِ پتہٕ ہسا یۄس مےٚ گریجویشن ہسا چھِ کٔرمٕژ سۄ حظ چھِ مےٚ کٔرمٕژ گورنٛمیٚنٹ ڈگری کالیج بایِز اننت ناگس انٛدر تمہِ پتہٕ ہسا چھُ مےٚ بی ایڈ کوٚرمُت یُس ہسا مےٚ بیٖٹا کالیج آف ایٚجکیشن اننت ناگس اندر کوٚرمُت چھُ تہٕ تیٚمہِ پتہٕ یۄس ہسا مےٚ پی جی یعنی کی ایٚم ایڈ ہسا چھُ مےٚ کوٚرمُت سٮ۪نٹرل یوٗنِورسٹی آف جموٗ یُس ہسا مےٚ زٕ ساس شُراہ پٮ۪ٹھ زٕ ساس اردا ہس تام کوٚرمُت چھُ تہٕ مےٚ ہسا چھِ کینٛہہ یعنی کہِ پنٕنۍ شوق یِمن منٛز یعنی کہِ أہم چیٖز یِمن مہ مےٚ شوق چھُ گنٛدنُک شوق چھُ مےٚ یعنی کہِ گۄڈنیُک ہسا چھُ مےٚ ہابی اکھ چھ سۄ کرکٹ چھُ یہِ تہِ ہسا چھُ مےٚ پسنٛد دیدٕ گیم اکھ تہٕ دوٚیِم ہسا چھِ مےٚ کہِ کِتاب پرنہِ یہِ تہِ ہسا چھِ مےٚ اکُھ ہابی اکھ تہٕ یہِ ہسا یتھ کٲنٛٹھۍ ہسا اوس میون یہ تعارُف